بودو یُس لینٛگویج چھِ زبان چھِ یہِ چھِ یِوان نارٕتھ ایٖسٹٔرٕن بنٛگلادیشس منٛز یوٗز کَرنہٕ یا کہِ نارٕتھ ایٖسٹٔرٕن میگھالیہ آسامَس یِمَن جایَن چھَ یِوان یہِ یوٗز کَرنہٕ تہٕ یہِ چھِ سیٖنو تبت پٮ۪ٹھ لایک اَتھ چھُ یہِ چھُ اَکھ واٹھ کھٮ۪وان تَتھ سۭتۍ تہٕ اَتھ منٛز چھِ واریاہ کینٛہہ وٲڈ یُس زَن کٲش کٲشِر لنٛگویج سۭتۍ کٲشِر زَبانہِ سۭتۍ چھُ رَلان مِثال کے طور پر أسۍ وَنو بات تِم تہِ وَنان بَتَس بَتہٕ تہٕ أسۍ تہِ چھِ وَنان یا چھو یا تو تہٕ واریاہ کینٛہہ تِم چھِ وٲڈ لفظ چھِ یِم پانہٕ ؤنۍ أسۍ کیٛاہ ہٮ۪کوُ رَلان چھِ مِلان چھِ یِمَن کُنُے تہٕ بیٚیہِ چھِ اَتھ کینٛہہ ڈایلیکٹ یَتھ اَسہِ ساوُنٛڈ تہِ چھُ کُنُے اگر اَکھ نارمَل کٲشُر أکِس نارمَل بود لنٛگویج بوزِ تق تقریٖباً یی تٔمِس پَنٛژاہ شیٹھ پٔرسَنٛٹ سَمٕجھ آیڈِیا ہیٚکہٕ سُہ نِتھ یِم وَنُن کیٛاہ چھِ یَژھان سَمٕجھ کیٛاہ چھِ یِوان